سوٚن محلہٕ چھُ واریاہ زیادٕ اَصٕل کیوں کہِ ییٚتہِ چھِ أسہِ اکھ أکِس بکار اَکار بکار تہِ یِوان اَگر کانٛہہ بیٚمار آسہِ تور چھِ گژھان سٲری مِلِتھ جُلِتھ یہِ چھُ سون گام واریاہ زیادٕ مَشہور تہِ تِکیازِ ییٚتہِ چھِ آبہٕ شار واریاہ بیٚیہِ چھِ ناگ تہِ یِمن منٛز دوٗر دوٗرِ محلہٕ پٮ۪ٹھ چھِ یِوان زَنہِ آب آبہٕ لوٹہٕ ہیٚتھ تہٕ پَتہٕ چھِ کران گرِ اِستعمال سون محلہٕ چھُ واریاہ زیادٕ اَصٕل تِکیازِ اَگر أسۍ بیٚمار چھِ آسان سٲری چھِ یِوان خوشی چھِ آسان سٲری چھِ اَکی ساتہٕ جمع گژھان یِتھ کٔنۍ زَن عیٖد ہُند موقع چھُ آسان تَمہِ وِزِ چھِ سٲری رٔلِتھ جُلِتھ اکھ أکۍ سُند اَکار یِم یِم تہِ چیٖز ہیٚکو أسۍ ؤنِتھ تَمہِ وِزِ چھِ أسہِ واریاہ زیادٕ اینجاے تہِ کران تَمہِ وِزِ چھِ أسۍ گِندان تہِ تَمہِ وِزِ چھِ أسۍ روٚف تہِ کران تہٕ اس لیے چھُ سون گام واریاہ زیادٕ اَصٕل اَکہِ دۄہ اوس اَسہِ نار لوٚگمُت تہٕ اَسہِ اوس نہٕ گرِ کٔہینۍ تہٕ سٲری محلہٕ وٲلۍ آیہِ تہٕ بَچوُکھ سون محلہٕ بیٚیہِ تراو ہَس آب پَنٕنیو گرو منٛز اوٚنُکھ آب کٔڈِتھ تَمہِ وِزِ اوس نہٕ آب کِہینۍ تہٕ لگوٚوُکھ آب سون محلہٕ چھُ واریاہ زیادٕ اَصٕل کیوں کہِ ییٚتہِ چھِ أسۍ کَہانی تہِ اکھ أکۍ سٕنز بوزان یِم بٕزَرٕگ چھِ تِم چھِ اَسہِ وَنان پَنٕنہِ دٔلیٖلہٕ تہٕ پَنٕنۍ حالات تہِ چھِ وَنان پرانہِ زَمانہٕ کیاہ چھُ اوسمُت گژھان أسۍ چھِ سٲری أکی جایہِ بِہَتھ آسان واریاہ زیادٕ خۄش کیوں کہِ تَمہِ وِزِ چھُ اَسہِ موقع مِلان بٕزرگن ہِنٛز کَتھ بوزٕنۍ بیٚیہِ ترکیٖب ییٚمہِ سۭتۍ أسۍ پَنُن ماحول ہیٚکو بَچٲیِتھ یَپٲر ہسا چھِ شرۍ تہِ آسان یِم گِندان چھِ یِم واریاہ خۄش چھِ اَسہِ کران تہٕ سون موٗڈ اَگر ڈِپریشن آسہِ یا بدل کیٚنہہ چیٖز آسہِ تَمہِ وِزِ چھُ اِنسان اُکنُے لگان سٲنِس محلَس منٛز چھِ جنگل تہِ واریاہ زیادٕ یَتھ منٛز کُلۍ چھِ تہٕ پٔنز تہِ چھِ وَسان کنہِ وِز یِم اَسہِ سۭتۍ یِم أسۍ وُچھِتھ چھِ ہیٚکان تہٕ واریاہ زیادٕ چھِ اسہِ خۄش کران جانور یپٲر چھِ کُلۍ تہِ جٔڈی بوٗٹیاں تہِ مِلان سٲنِس گامَس منٛز اس لیے چھُ مےٚ پَنُن محلہٕ پسند واریاہ زیادٕ